ہیلو اسلام علیکُم جِناب ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ صحت چھےٚ حظ ٹھیٖک اَلحمدُاللہ ٹھیٖک حظ گَرِ چھا سٲری ٹھیٖک آ ؤنِو حظ کیٛاہ دٔلیٖل یہِ چھا بٔتھِس نیران کِنہٕ سٲرسٕے سِکنَس اَتھ کوٗتاہ ٹایم ووٚت دوا وواہ کھیوٚوا کیٚنٛہہ اچھا فرق وَرَکھ چھےٚ نہٕ کِہیٖنۍ گژھان اچھا یہِ درٛاوو تۄہہِ گۄڈنِکۍ پھِرِ یِہُسوے کِنہٕ یہِ اوس اَمہِ برٛونٛٹھ تہِ کُلٮ۪ن نیران گۄڈنِکے پھیٖرِ اچھا ٹھیٖک چھُ ترٛیش ویش چھِوٕ چٮ۪وَان جانٕے ٹھیٖک یہِ ٲرَکھ ما چھُ زیادٕ یِوَان

اچھا یہِ گڑدِ وَڑدِ سۭتۍ کَرَان کٲم کیٛاہ چھِو کَرَان اچھا مزوٗر چھُ کران گاڈٕدِ واڑدِ کُن ما چھُو زیادٕ ایٚکٕسپوجر آسان تُہۍ ما چھُو گاڈٕ دِوڑدِ سۭتۍ زیادٕ کَرَان اچھا اچھا امہِ صٲب گرد صٲب کیٚنٛہہ چھُوا بٕتھِس مَتھَان کامہِ گژھنہٕ برٛونٛٹھ تاپَس واپَس منٛز ما چھُو تۄہہِ باسَان اگر تاپھ واپ زیادٕ کَرِ تیٚلہِ ما چھُ زیادٕ گژھان یا تاپَس منٛز زیادٕ چھا گژھان مَسلہٕ نہ تُہۍ کٔرۍ زیٚو کٲم اَکھ کٔرِو تُہۍ کٲم تُہۍ ییٖزیٚو ہاسپِٹَل یا کِلنِک تَتہِ دِمو اَتھ یَتھ نظر نا اَصٕل پٲٹھۍ فِلحال کٔرۍ زیٚو تُہۍ کٲم مےٚ یوتانۍ یہِ سَمٕجھ نا یہِ چھِ کیٛاہ چھِ اَتھ وَنَان یِمو یوٗ وی ریزو سۭتۍ تھوڑا پرابلِم تۄہہِ گژھان نا یِم آفتاب لایٹہِ منٛز یِم یوٗ وی ریز چھِ آسَان تَمِچ چھِ یہِ تھوڑا پرابلِم ٹھیٖک چھا دوٚیِم کَتھ چھِ کَرٕنۍ کٲم ترٛیش چھِ واریاہ زیادٕ چیٚنج ٹھیٖک ییٚمہِ ساتَن چھُ تُہۍ کامہِ گژھِو نا کامہِ گژھنہٕ برونٛٹھ گژھِ کینٛہہ مویسچرایزَر یا سَنسِکریٖن استعمال کَرُن ٹھیٖک اگر تۄہہِ مایسچَرایزر کٔرۍ زیٚو تُہۍ کٲم یہِ چھِ یِوان سٹافایِل چھُ یِوَان مۄیسچٔرایزر نا سٔٹافۄیِل مۄیسچٔرایزَر اَکھ أنۍ زیٚو تُہۍ تہٕ تَمہِ سۭتۍ روزیو تۄہہِ تھوڑا بُتھ نَرمٕے بُتھ ما چھُ ترٛکُر باسُن بِلکُل بِلکُل تُہۍ کٔرۍ زیٚو کٲم یِہے أنۍ زیو تُہۍ مۄیِسچٔر اَکھ یہِ ٲسۍ زیٚو تُہۍ مَتھان شۄنٛگن وِزِ نا دۄہَس منٛز گژھِ بیٚیہِ اَکہِ دۄیہِ لَٹہِ آبہٕ سۭتۍ بُتھ چھَلُن ٹھیٖک چھا صابَن وابَن کَرٕنۍ بنٛد ہاں آ باقٕے یِہوے موس یا اگر سَنسِکریٖن لوشَن اَکھ أنِو نا سَن بٔرٕن چھُ یِوان اَکھ اَمہِ خٲطرٕ سۄ چھِ اَمہِ خٲطرٕ یِوَان نہ ٹھیٖک چھا سُہ تھٲیِزیٚو تُہۍ ییٚلہِ تہِ باسہِ تاپھ چھُ زیادٕ چھُ یا صُبحس کامہِ برٛونٛٹھ گژھِ سُہ مَتھُن اَکہِ دۄیہِ پھِرِ گژھِ سُہ مَتھُن نا تہٕ پَتہٕ گژھِ نیرُن اَتھ تاپَس واپَس ٹھیٖک چھا اِنشاء اللہ گژھِ یہِ فرق باقٕے یُس باڈی چھُنا تَمہِ خٲطرٕ دِمہو تۄہہِ بہٕ لوشَن اَکھ نا لوشَن اَکھ دِمہو تۄہہِ بہٕ سایٹو کیر چھِ وَنۍ لوشَن اَکھ سۄ کَرٕنۍ کٲم سۄ چھِ متھٕنۍ نا تہٕ یہِ روزِ نہٕ کیٚنٛہہ ٹھیٖک چھا اَدٕ حظ چلو